أسۍ حظ چھِ روزان بارہمولہ ٹاونَس منٛز تہٕ ییٚتِکۍ سکوٗلٕز چھِ واریاہ زیادٕ اَصٕل ییٚتہِ چھِ اَسہِ واریاہ زیادٕ سکوٗل یِتھۍ کٔنۍ بارہمولہ پبلِک سکوٗل سینٹ جوزف یِم گورمینٹ گرلز ہایر سیکنڈری گورمینٹ بویِز ہایر سیکنڈری بویِز ہاے سکوٗل اُشکُرا سکوٗل تہٕ یِتھٕے پٲٹھۍ چھِ بیٚیہِ چھِ ییٚتہِ کالیجز تہِ واریاہ زیادٕ چھِ وُمینز کالیج ڈگری کالیج بویِز ڈگری کالیج چھُ تہٕ بیٚیہِ چہِ یِتھٕے پٲٹھۍ چھِ اَسہِ واریاہ فیزن فیزان پبلِک سکوٗل تہٕ أمۍ أمۍ سکوٗل چھِ واریاہ زیادٕ ماننہٕ یِوان پوٗرٕ کٔشیٖر منٛز ہَن یُس زَن یہِ سینٹ جوزف سکوٗل یہِ چھُ واریاہ زیادٕ فیمَس اور یَتھ کٔشیٖر منٛز یِم تہِ ییٚتہِ پوٚرمُت چھُ آسان تِمن چھُ واریاہ زیادٕ عزت یوان کرنہٕ بیٚیہِ چھُ اَتِکۍ شُر آسان خَطرناکھ قٲبل تِمن ہُند دٮ۪ماغ تِمن ہُند کَتھ کرنُک طریٖقہٕ یِم اٮ۪کٕسٹرا کوکیروکیوٗلر اٮ۪کٹِوٹیٖز چھِ تِمن منٛز تہِ چھِ مٲہِر آسان بیٚیہِ أزکِس زَمانَس ییٚمِس کَتھ چھِ تَگان کَرٕنۍ ییٚمِس یہِ اٮ۪کسنٹ اَصٕل یہِ آسہِ تٔمِس چھِ ہر جایہِ یِوان جاے دِنہٕ تہٕ سُہ چیٖز چھُ ییٚتہِ کین سکوٗلن منٛز اَصٕل پٲٹھۍ یِوان ہٮ۪چھناونہٕ ییٚلہِ زَن یہِ سینٹ جوزف سکوٗل چھُ اَتھ منٛز چھِ ساروی کھۄتہٕ زیادٕ تہٕ اِمپارٹینس یِوان دِنہٕ لینگویج پٮ۪ٹھۍ سُہ گوٚو اَلگ کَتھ سُہ چھُ نہٕ کٲشِر لینگویج پٮ۪ٹھۍ یِوان دِنہٕ کینہی مَگر سۄ چھِ آسان یہوے اَنگریزی تہٕ بیٚیہِ اُردو وغیرہ مَگر یُس مطلب پَڑٲے تہِ چھِ ییٚتہِ واریاہ اَصٕل تہٕ مَگر میانہِ حِسابہٕ پَزے اَسہِ کٔشیٖر لینگویج ییٚتہِ زیادٕ پراموٹ کَرٕنۍ ساروین سکوٗلن منٛز پَزِہے اَسہِ کُنِچ لینگویج یُس گژھہے آسٕںۍ سۄ گژھِ ہے کٔشیٖر آسٕنۍ سۄ گژھِ ہے کٲشِر آسٕنۍ نہ تہٕ یہِ اِنگلِش وغیرہ گژھِ سیکنڈ پریفرنس دِنۍ تہٕ آ مَگر تہٕ اَسہِ پَزِ مانُن زِ یُس سون کیپِٹل شہر چھُ تَتہِ سری نگر تہٕ یِم تَتِکۍ سکوٗل چھِ تٔمۍ تٔمۍ چھِ ساروی کھۄتہٕ اَصٕل کیوں کہِ ییٚلہِ لوٗکھ چھِ مےٚ چھِ پانہٕ وُچھمٕتۍ پَنٕنۍ دوس تہٕ باقٕے سٲری چیٖز یِم چھِ آسان باقٕے سٲری لوٗکھ یِم چھِ آسان تٔمۍ چھِ کران کٲم تِم چھِ گژھان ییٚتہِ پٮ۪ٹھ سری نگر پَرنہِ کٲنسہِ تہِ زَن آسہِ کوچِنگ کَرٕنۍ نیٖٹ جے ای خٲطر یا کَمپِٹیٹیو اٮ۪کزام چھِ یا آئی اے ایس وغیرہ چھِ آئی پی ایس وغیرہ أمۍ کَمپٔٹیٹِیو اٮ۪کزامَن خٲطرٕ چھِ سٲری دوران سری نگرس کُن تہٕ بارہمولہس منٛز چھِ نہٕ مطلب تَمہِ حِسابٕچ یِمن باسان پڑٲے کیٚنٛہہ یوٗتاہ مےٚ باسیو آز کِس مےٚ چھِ واریاہ زیادٕ فرینڈس تہِ مطلب کٔلاس میٹ وغیرہ یِم چھِ تِم چھِ سٲری سری نگر گژھان کوچِنگ خٲطر پَرنہٕ خٲطر تہٕ أسۍ چھِ لگ بگ مطلب گرے ہیوان یُس زَن تِم ہٮ۪کان تٔتہِ سکوٗلِنگ تہِ کٔرِتھ تہٕ اَپٲری کوچِنگ ووچِنگ خٲطرٕ تہِ تہٕ مَگر اَگر بہٕ کَمپِیر کرکھ أمۍ زٕ پَنٕںۍ سکوٗل پَنٕنۍ نہِ سِٹی ہُند سکوٗل تہٕ بیٚیہِ باقین ہٕندۍ تَمہِ حِسابہٕ چھُ مےٚ چھُ باسان کہِ ییٚتہِ تہِ چھُ واریاہ زیادٕ اَصٕل پَڑے ییٚتہِ مےٚ سکوٗلن منٛز مےٚ پوٚرمُت چھُ سُہ تہِ چھُ واریاہ اَصٕل سکوٗل مےٚ چھُ پوٚرمُت گورمینٹ گرلٔز ہایر سیکنڑری پٮ۪ٹھ تہٕ بہٕ ٲسٕس تَتِچ ٹاپر تہٕ یُس زن مےٚ میون خیال چھُ مےٚ چھُ باسان کہِ سُہ سکوٗل چھُ واریاہ اَصٕل تہٕ کیوں کہِ تٔمۍ دِژ مےٚ واریاہ اَصٕل تعلیٖم اِوٕن دۄہہ اس سُہ گورمینٹ سکوٗلے تہٕ لوٗکھ چھِ سونچان کہِ گورمینٹ سکوٗلن منٛز چھِ نہٕ تۭژاہ اَصٕل تعلیٖم شُرۍ چھِ تَتہِ دربہٕ دٔری کرنہِ گژھان یا یِتھۍ کٔنۍ زن سونچان لوٗکھ مَگر میانہِ حِسابہٕ چھُ یہِ سورُے غلط کیوں کہِ ییٚمِس شُرِس پَرُن آسہِ سُھ ٲستن پَتہٕ سٹی کالیجس منٛز پَران سٹی منٛز پَران یا وِلیجس منٛز ییٚمِس پَرُن آسہِ سُہِ ہٮ۪کہِ کُنہِ تہِ جایہِ پٔرِتھ تہٕ مےٚ چھُ وٕچھمتٕۍ واریاہ میٲنۍ کٔلاس میٹ میٲنۍ فرینڈس وغیرہ یِم یِمن پَرنُک شوق اوس تٔمۍ ٲسۍ لوکل سکوٗلن تہِ گژھان تِم ٲسۍ نہٕ بوٚڑ ہاے فاے سکوٗل ژھنڈان کِہیںۍ لوکل سکوٗلن منٛز ٲسۍ گژھان تہٕ پران ٲسۍ تہٕ تِمو کوٚر الحمدللہ واریاہ اَصٕل کہِ ایچیٖو پَنٕنہِ زندگی منٛز اَڈیو کوٚر نیٖٹ کالِفاے اَڈیو کوٚر جے ایٖی کالِفاے سُہ تہِ لوکل سکوٗلن منٛز کٔرٕکھ مےٚ چھُ نہٕ خاص کانہہ ڈِفرنس باسان یِمن منٛز کِہیںی مےٚ چھُ باسن کہِ سکوٗل چھِ سٲری سیم آسان تہٕ ڈِفرنس چھِ صرف بَچس منٛز آسان پَڑٲے تہِ کیوں کہِ بہٕ آیس علی گڑھ پھیٖرِتھ تہٕ ألیٖغڑ پوٚر مےٚ ألیٖغڑ کٮ۪ن ٹیٖچرن نِش تہٕ مےٚ باسیو نہٕ تعلیٖم منٛز کانہہ فرقہ کیوں کہِ مےٚ پیووٚ تَتہِ تہِ پانٕے پَرُن تہٕ ییٚتہِ تہِ ٲسٕس بہٕ پانے پَران ٹیٖچر ٲسۍ بے شک ٲسۍ مدتھ کران مےٚ چھُ باسان کٲشِر ٹیٖچرو کھۄتہِ چھِ مےٚ کَمپیرٹیولی زیادٕ مدد یِمو علی گڑھ یا بیٚیہِ کُنہِ جایہِ پٮ۪ٹھ کیوں کہِ کٲشُر یوٗتاہ مطلب دِل دِتھ أکِس شُرِس چھِ پرناوان مَدد چھِ کران مطلب تِم چھِ کٲشِرِین چھِ اکھ فیٖلِنگ یِوان کہِ نہ یہِ چھِ سٲنۍ کٲشِر شُرۍ چھِ سٲنۍ پَنٕنۍ شُرۍ یہِ نہٕ کہِ باقین جاین چھِ آسان ٹھیٖک چھُ آمٕتۍ چھِ وایاہن سِٹیٹن پٮ۪ٹھ یِم شُرۍ تہٕ أڈۍ چھِ دیان دِوان دِیان تہٕ أڈۍ چھِ نہٕ دِوان لیکن کٔشیٖرِ منٛز چھِ سٲری ٹیٖچر واریاہ زیادٕ محنت کران شُرین پٮ۪ٹھ پَنٕنۍ شُرۍ سمجِتھ پرناوان تہٕ تٕم چھِ چاہان کہِ أسۍ گژھُ کینٛہہ بَنٕنۍ وقتہٕ ییٚلہِ کَنہِ ساتہٕ نہٕ شُر اَصٕل پٲٹھۍ پَران چھِ مےٚ چھِ وٕچھ مٕتۍ واریاہ ٹیٖچر چھِ مطلب مطلب واریاہ سِٹرِکٹ تہِ گژھان کہِ نہ تُہۍ کیازِ پٔرِو نہٕ تۄہہِ پَزیو پَرُن تہٕ تۄہہِ چھُو پَرُن مطلب سُہ لوریو سۭتۍ چھِ پَرناوان مَگر پَرناوان چھِ ویسے چھُ اِنسان تیلہِ ہٮ۪کان کٔرِتھ ییٚلہِ بیٚیس اِنسانَس أسۍ پَنُن سَمجھو تہٕ مےٚ چھِ باسان کہِ یُس سٲنۍ بارہمولہ سکوٗل چھُ تِم چھِ واریاہ زیادٕ اَصٕل تہٕ باقین سکوٗلن ہُند چھُ نہٕ مےٚ خاص پاے کِہینۍ نہٕ بہٕ چھَس نہٕ ایز سَچ گٔمٕژ تور کِہینۍ مطلب مطلب سری نگر یا بییٚہِ کُنہِ ٹاوُن وغیرہ یا سکوٗل چین بارن منٛز چھےٚ نہٕ مےٚ خاص پاے کیٚںہہ مَگر بارہمولہ بارس منٛز چھِ مےٚ یٖژاہ پاے کہِ ییٚتِکۍ سکوٗل چھِ واریاہ زیادٕ اَصٕل